مےٚ مۄکلٲو ژورِ رٮ۪تھ برونٛٹھ گرٛیجُویشَن کٔرِتھ کَشمیٖر یوٗنیؤرسٹی تھرٛوٗ آز چھس بہٕ کشمیٖر یوٗنیؤرسٹی ایم اے اینٹرٛنٕس خٲطرٕ پَران آسان مےٚ چھُ ایم اے چھس بہٕ یَژھان کَرُن کشمیٖر یوٗنیؤرسٹی اینتھرٛوپولجی منٛز تَمی خٲطرٕ چھس بہٕ گَرِ سیلٕف سٹَڈی آسان آز کَران امہِ علاوٕ چھس بہٕ نایِنتھٕ ٹینتھٕ شُرۍ جِیوگرٛافی تہٕ ہِسٹرٛی آسان پَڑناوان تہٕ تِم چھِ مےٚ فیٖس دِوان تھوڑا بہت تہٕ تمہِ سۭتۍ چھس بہٕ تھوڑا بہٕ چھس مےٚ چھُ پَنُن پان باسان تمہِ سۭتۍ اِنڈِپینٛڈینٛٹ گَرِکٮ۪ن پٮ۪ٹھ تہِ چھس نہٕ بہٕ زیادٕ تمہِ سۭتۍ پٮ۪وان کِہیٖنۍ تہٕ بہٕ چھس تِمَن تہِ چھس بہٕ لگ بگ گھنٹہٕ پٮ۪ٹھ زٕ گھنٹہٕ دِوان ڈیلی تہٕ تَمہِ علاوٕ چھس بہٕ گَرِچ کٲم تہِ کَران تہٕ باقٕے پَتہٕ یُس تَمہِ علاوٕ ٹایِم چھُ سُہ چھس بہٕ سٹیڈی پٮ۪ٹھ مطلب سٹیڈی کَرنَس پٮ۪ٹھ یوٗز کَران

بَس یی چھس بہٕ کَران